أسۍ چھِ پننہِ فیملی باپَتھ گاڈ ماز ٹھوٗل کۄکُر تہٕ سبزی تہِ رَنان تِکیٛازِ اِنسان سٕنٛدِس ٲں جِسمَس منٛز چھِ واریاہ کیٚنٛہہ پرٛاسیٚس گَژھان یِہنٛدِ باپَتھ ضُروٗری چھِ کاربوہایڈرٛیٹٕس مِنرَلٕز فیٹٕس توصب چھِ أسۍ یِم بیلَنسٕڈ ڈایِٹ رَنان